یۄس میٛٲنۍ بٔڑ أچیٖومٮ۪نٛٹ چھُ وُنیُس تام سۄ چھِ مےٚ کٔرمٕژ حٲصِل کلاس ٹُوٮ۪لتھ پَتہٕ ییٚلہِ مےٚ اٮ۪نٹرٛنٕس دیُت پَتہٕ کوٚر مےٚ اے آی ٹِرٛپٕل ای کوٚر مےٚ کالِفَے تَمہِ ساتہٕ گوٚو مےٚ پَنُن پرٛاوُڈ پانَس پٮ۪ٹھ فیٖل ییٚمہِ زَن مےٚ سٹیٹَس منٛز کٔڑ مےٚ جاے یَتھ اٮ۪نٹرٛنسَس منٛز تَمہِ کِنۍ گوٚوس بہٕ سٕلٮ۪کٹ پَتہٕ تَتھ اِنجیٖنٔرِنٛگ منٛز یہِ چھِ مےٚ وُنیُس تام ساروی کھۄتہٕ پرٛاوُڈ أچیٖومٮ۪نٛٹ کوٚرمُت حٲصِل لایفہِ منٛز